ییٚلہِ مےٚ گۄڈنیُک پرٛوڈَکٹ اوٚن میون رایِس کُکَر سُہ اوس تَتھ ٲسۍ زٕ منجول سۭتۍ بیٚیہِ اوس تَتھ وایِٹ کَلَر تَتھ منٛز چھُ اَسہِ واریاہ اَصٕل بَتہٕ یِوان رَنٛنہٕ سُہ چھِ أسۍ دَہَن نَفرَن سُہ بَتہٕ پوشان بیٚیہِ چھِ أسۍ تَتھ منٛز کُنہِ ساتہٕ ترٛیش ویش تہِ وٕشناوان تہٕ تَمہِ رایِس کُکرُک قۭمَتھ چھِ صِرف پنٛداہ شَتھ رۄپیہِ ییٚلہِ مےٚ پَتہٕ بیٚکِس جایہِ سُہ تیُتھُے رایِس کُکَر وُچھ تِمو دیُت سُہ زٕ ساس رۄپیہِ